اِنڈیا اِز وَن کَنٛٹری یُس دوٚیِم کَنٛٹری چھِ شری لنکایہِ یُس ترٛیٚیِم کَنٛٹری چھےٚ چاینا ژوٗرِم کَنٛٹری بَنٛگلہٕ دیش پٲنٛژِم کَنٛٹری پاکِستان